سٲنۍ سجشن چھِ روٗرَل یا أربن ٹیٖچنٛگ میتھڈالجی پٮ۪تھ یہِ زِ أربنس منٛز یا روٗرَل گامن منٛز یا شہرن منٛز گژھِ تعلیٖم حظ واریاہ زیادٕ مطلب اہم تہٕ قٲبل تعریٖف آسٕنۍ حظ تِکیٛازِ تمہِ کہِ وجہ سۭتۍ ہٮ۪کہِ انسان پنٕنۍ زندگی برٛونٛہہ کُن گُزٲرتھ حٕظ ییٚمہِ ساتہٕ نہٕ تعلیٖم ہُنٛد کانٛہہ اثر لُکن پٮ۪تھ پٮ۪یہِ یا شُرٮ۪ن پٮ۪ٹھ پیٚیہِ تِم ہٮ۪کن برٛونٛہہ کُن حٕظ ڈنگر بٔنِتھ کٔہٕنۍ تہِ مطلب ترقی ہٮ۪کَن نہٕ کٔرتھ کینٛہہ کیٛازِ کہِ سٲنہِ سماجِکۍ مین مقصد چھُ آسان سانہِ زندگی ہٕنٛز ترقی حظ وۄنۍ ییٚمہِ ساتہٕ نہٕ سون زندگی یا سون سماج ترقی کرِ سٲنۍ مطلب تعلیٖم تہِ چھِ بے کار حٕظ سون پرُن لیٚکھُن تہزیٖب تمدُن نِش چھُ سورُے حظ بے کار سپدان ہرگاہ نہٕ ترقی سپدیٚیہِ تِکیٛازِ ہرگاہ نہٕ ترقی سپدیٚیہِ تمہِ سۭتۍ چھُ انسانس زوال پٔزیٖر سپدنُک خطرٕ آسان حظ تتھ سۭتۍ سۭتۍ چھُ مین وجہ آسان یُس اسہِ مطلب تعلیٖم سۭتۍ أسۍ مطلب گۄڈٕنٮ۪تھ چھِ أسۍ آسان مطلب پننہِ مُلازمتُک سونٛچان حظ پننہِ نوکری ہُنٛد سونٛچان حظ اگر نہٕ سۄ نوکری یا مُلازمت اسہِ میلے یا گامس انٛدر یا تہسیٖلس انٛدر یا ضلعس انٛدر ترقی میلے أسۍ چھِنہٕ پننہِ زندگی ہُنٛد مقصد پوٗرٕ سمجان حظ کہیٖنۍ تہِ